ہیٚلو وعلیکُم اسلام ٹھیٖک چھِوا لایبریَن چھِوا اَچھا مےٚ آسہٕ کِتابہٕ ضروٗرت یِم کِتابہٕ چھَوا بی سی پارے لیٖڈ چمییَن چھَوا فِنگر ٹِپٕس اَچھا ہُو چھُوا ڈَاکٹر علی اۭں اَہَن حظ میےٚ چھِ میٚمبر شِپ اکھ چھُ ڈی سی پانٛڈے بیٚیہِ چھُ ایس سی وَرما بیٚیہِ چھُ ڈاکٹر علی اۭں بےٚ بیٚیہِ چھُ این سی این سی آر ٹی فِزِیٖکٕس اَہَن حظ ہاں اچھا إں إں مےٚ تہِ چھِ میٚمبر شِپ اَوا

اَوا بی بی کرٕٛس اِنٛگلِش ٹرٛپ این سی آر ٹی ہٕنٛہ أسۍ ہا اَچھا شُپین تُہۍ ؤنِو أسۍ کِتھٕ کَنۍ کَرو أسۍ کرو کیشٕے اَچھا اَچھا اَچھا بیٚیہِ بیٚیہِ کیٛاہ بَیولجی بَیولجی این سی آر ٹی بیٚیہِ ہُہ بیٚیہِ ہُہ نا ہُہ بَیولجی اوبجیکٹوٗ چھُ نہ ہُہ یہِ فِنگر ٹِپٕس دِنۍ اَچھا اچھا تیٚلہِ کَرو أسۍ ہُہ شاپَس پیٚٹھٕے یِمو نا